آ اَگر بہٕ کَتھ کرٕ تِکیازِ پرٛٮ۪تھ کانہہ چھُنہٕ ہٮ۪چھِتھ آسان آمُت ماجہِ ہِندۍ یٔڑ منٛزٕے کیٚنہہ آرٹٕس منٛز چھِ واریاہ مطلب لایِک قَلم چھِ ڈَلان نَقشَس منٛز چھِ تھوڑا فرق یِوان مطلب نَقشہِ نِگٲری منٛز اینٛڈ یِم پَتہٕ مِسٹیکٔس چھِ کڑان کَسٹَمٲرٕس تَتھ منٛز چھ تَتھ چھ مطلب اَگر تَتھ علاج وَنو تَتھ چھُ علاج اَکٕے کہِ پرٛٮ۪کٹِس چھِ کرٕنۍ واریاہ زیادٕ یتھ یِتھ پٲٹھۍ یِم پرٛٮ۪کٹِس سۭتۍ کیاہ گژھِ تُہُند مطلب تۄہہِ یی اکھ سۄ رِدٕم ہِش آرٹ بَناونٕچ تَمہِ پَتہٕ یِتھُے تُہۍ واریاہ زیادٕ پریکٹِسٕز کٔرِو واریاہ ہَتھ زٕ ہَتھ کیلِگریفی آرٹٕس بَنٲیِوِ ہَتھ زٕ ہَتھ مطلب یِم تہِ آرٹ یَتھ تہِ آرٹَس منٛز تُہۍ ٲسِو تِم آرٹٕس بَنٲیِو اینٛڈ تَمہِ پَتہٕ ہَتھ زٕ ہَتھ بَنٲیِتھ چھُنہٕ مطلب مےٚ چھُنہٕ باسان کہِ تَمہِ پَتہٕ چھ کانہہ غلطی گژھان وۄنۍ گوٚو غلطی چھ مطلب سۄ چھِ پاٹ آف جٔرنی آسان اِنسانَس ہٮ۪کہِ کُنہِ تہِ ساتہٕ غلطی گٔژِھتھ کُنہِ تہِ ساتہٕ ہٮ۪کہِ آرٹسس منٛز کیٚنہہ تہِ مِسٹیک گژھِتھ پرابلِم گژھِتھ سُہ چھُ پاٹ آف مطلب پاٹ آف دِس جٔرنی امہِ جٔرنی ہُند چھُ سُہ پاٹ اکھ اَتھ ہٮ۪کو نہٕ أسۍ نکار کٔرِتھ کِہیٖنۍ نہٕ